اِنڈیاہٕچ ہِسٹِرٛی کیٛاہ چھےٚ اَتھ پٮ۪ٹھ کَرو أسۍ کَتھ یِتھ پٲٹھۍ زِ اِنڈیا کِتھ پھٲٹۍ بنیوو کُنوُہ شَتھ ستٲجی برونٛہہ یعنی ہِندُستان آزاد گژھنہٕ برونٛہہ یعنی اَسہِ پٮ۪ٹھ کٔر حکوٗمت انٛگریزو واریاہَس ٹایمَس واریاہ واریاہ زیادٕ ٹایمَس کٔر تِمو اَسہِ پٮ۪ٹھ حکوٗمت تقریٖباً چھِ زٕ ہَتھ ؤری چھِ وَنان کٔر تِمو حکوٗمت یعنی غلٲمی کٔر اَسہِ تِہٕنٛز تِم ٲسۍ اَسہِ یعنی ہرکانٛہہ کٲم کَرناوان اِزا واتناوان ظُلم اوس خطرناک ہِندُستانَس پٮ۪ٹھ تَمہِ ساتہٕ اوس ہِندُستانَس منٛز یعنی اَکوے نہ اوس ہِندُستان اَتھ منٛز اوس یِوان بنٛگلہ دیش تہٕ پاکِستان تہِ تہٕ پَتہٕ گوٚو بانٛگلہ دیش پاکِستان الگ نَتہٕ ٲسۍ یِم سٲری یِکوَٹَے یعنی اَتھ اوس سٲرسٕے ظُلم چَلان یعنی کَراچی چاہے دہلی چھُ یہِ ٲس کُنُے سورُے پنجاب وغیرہ تہٕ کُنوُہ شَتھ ستٲجی برونٛہہ واریاہ واریاہ زیادٕ ظُلم اوس ییٚتہِ یعنی اَسہِ پٮ۪ٹھ اوسُکھ راج کوٚرمُت ییٚتہِ نَتہٕ آے تِم تِم آے اصلی انٛگریز چھِ آمٕتۍ یور اصلی ٹرٛیڈ کَرنہِ ٹرٛیڈ ٲسۍ تِم کَران یِتھ پٲٹھۍ گۄڈنٮ۪تھ ٲس تِم ٹرٛیڈ کَران ییٚتہِ سون ہِندُستان ٲسِتھ ٲس تِم تہِ یعنی ٹرٛیڈ کوٚر کوٚر کوٚر وارٕ وارٕ آے تِم نفر نفر نفر نفر یُتھ کال قبضے نیوٗکھ ہِندُستانَس کٔرِتھ یُتھ کال پَتہٕ ہِندُستانٕے غُلام بَنووُکھ تُہۍ وٕچھِو کیٛاہ چھِ آسان یِم سِکیٖم یُس یہِ ہِندُستان اوس سون یعنی اَتھ پٮ۪ٹھ آو واریاہ ظُلم کَرنہٕ یعنی یِم تہِ ہُمَن ہِنٛز کامہِ ٲسۍ آسان یعنی تِم ٲسۍ نہٕ پانہٕ یعنی کھۄجہِ سٕنٛدۍ پٲٹھۍ آسان بِہِتھ تہٕ مٔزوٗرۍ ٲسۍ کَرناوان یِمَن یَتھ ہِندُستانکٮ۪ن لُکَن پنٛنٮ۪ن بَسکِندارَن ٲسۍ کَرناوان یِم کٲم بیٚیہِ ٹٮ۪کٕس ہٮ۪وان وایاہ زیادٕ واریاہ زیادٕ ژٕ اَتھ منٛز کُنوُہ شَتھ ستٲجی برونٛہہ برونٛہہ یعنی واریاہ سیاست دان یعنی ہِندُستانٕکۍ یِم لیٖڈَر ٲسۍ تِم ٲسۍ لَڑان اَتھ سۭتۍ یِتھ پٲٹھٮ۪ن مثلاً ساروے کھۄتہٕ بوٚڑ گاندھی جی یِنۍ کَتھ کَرو أسۍ جواہر لال نہروٗوٕنۍ کَتھ کَرو ٹیٖپوٗسُلطانٕنۍ کَتھ کَرو یِم یِم چھِ یعنی یِمو لوٚڑمُت چھِ بیٚیہِ تہِ چھِ کینٛہہ مُسلمان تِمو تہِ چھِ لوٚڑمُت یَتھ خٲطرٕ گاندھی جی یُن اَتھ ساروٕے کھۄتہٕ بوٚڑ یِوان وَننہٕ یعنی ہِسٹِرٛی منٛز چھِ گاندھی جی یُن ساروٕے کھۄتہٕ بوٚڑ اَتھٕ آزٲدی منٛز یعنی تِہٕنٛز آزٲدی لَڑنُک طریٖقہٕ اوس الگ تِم ٲسۍ نہٕ وایلٮ۪نٕس یَژھان کَرٕنۍ یعنی جَگڑٕ وَگڑٕ نہٕ یَژھان کَرُن کینٛہہ لَڑٲے وَڑٲے نہٕ کینٛہہ تہٕ تِم ٲسۍ پَکان یِتھَے پٲٹھۍ تہٕ تِہُنٛد لَڑُن یعنی کَتھو سۭتۍ لَڑُن تِہُنٛد قلمہٕ سۭتۍ لَڑُن تہٕ تٔمی سۭتۍ وارٕ وارٕ وارٕ وارٕ واریاہ ٹایِم تہٕ ٲسۍ تٔمۍ سٕنٛز تحریٖک چَلان گاندھی جی یِنۍ تہٕ گاندھی جی یَن اوس یُہَے مقصد زِ اَسہِ ترٛٲیِو سا ییٚمہِ غلٲمی نِش ییٚلہٕ تُہۍ نیٖرِو سا ییٚتہِ تہٕ تٔمۍ سُنٛد اوس اَمَن سان بیٚیہِ اَم اَمَن سان اَمَن اوس تٔمۍ سٕنٛدِس منٛز اَکہِ ساتَن چھِ اَکھ کَتھ یعنی واقعہ چھِ تۄہہِ بوٗزمُت یُس پنجابَس منٛز گوٚو ییٚلہِ تِم أکِس باغس منٛز بُلٲیِکھ باغُک ناو چھِنہٕ مےٚ وٕنۍکٮ۪س پٮ۪وان یاد کینٛہہ تِم کٔرِکھ گاندھی جی نٕے کٔر تِمو یِتھ پٲٹھۍ دا تہٕ تَتھ منٛز گٔے تَتھ منٛز تہِ مٲرِکھ پَتہٕ واریاہ ہِندُستانٕکۍ تہٕ شاید گاندھی جی یَن اوس نہٕ سُہ کوٚرمُت کینٛہہ تہٕ البتہ ٲسۍ سَمیمٕتۍ لُکھ تَتہِ پَتہٕ مٲرِکھ اندھا دوٗن ترٛےٚ ہَتھ ٲسِکھ شاید اَکے ساتہٕ مٲرۍمٕتۍ تہٕ یِتھ پٲٹھۍ یِتھ پٲٹھۍ چھِ گژھان نہ یہِ گوٚو وایلینٛٹ البتہ گاندھی جی روٗدۍ ڈٔٹِتھ بیٚیہِ أمِس سۭتۍ سۭتۍ یہِ ٲسۍ واریاہ تِم تہِ روٗدۍ ڈٔٹِتھ یُتھ کال ٲخر کارَس منٛز ووت پَتہٕ یہِ اَنٛد زِ کُنوُہ شَتھ ستٲجی یَس منٛز منٛز گوٚو یہِ ہِندُستان آزاد تہٕ درٛاے پَتہٕ یِم انٛگریز ییٚتہِ